ہیلو آ یہِ چھا سُوِگی آ مےٚ اوس پیٖزا کوٚرُت آرڈر مےٚ ٲسۍ تَتھ کیٚنہہ اٮ۪کٕسٹرا ٹاپِنگٕس کرٕنۍ مَشروٗم چھا چیری سُویٖٹ کورٕن اچھا یہِ ؤنۍ تو مےٚ کیاہ کیپسِکم چھا اونین اولو چھا اولِؤز اۭں بیٚیہِ کیاہ چھُ ایویلیبٕل اتہِ

ہاٹ ساس چھا

بیٚیہِ کُس کُس چیٹنی چھےٚ ایویلیبٕل اولِو مَشروٗم بیٚیہِ کیاہ کیاہ ٹاپِنگٕس چھِ ایویلیبٕل چیری ٹومیٹو چھا یا ڈِمپِن چھا بیٚیہِ چھُنہٕ کِہیںی چھُنہ ایویلیبٕل وٕنکین مطلب بیٚیہِ کیاہ چھُ تۄہہِ نِش ایویلیبٕل ریڈ چِلی ساس چھا ٹمیٹو ساس چھا گریٖن چِلی ساس اۭں ماگریٖٹا پیٖزا چھا چیٖز چھا ایویلیبٕل چیٖز چیٖز تہٕ بیٚیہِ کیاہ چھُ ایویلیبٕل تۄہہِ نِش پیٖزا وِیٖزا چھُنہ کہیٖنۍ بیٚیہِ کیاہ ہٮ۪کِو تُہۍ اٮ۪کٕسٹرا دِتھ یِمو چیٖزو وَرٲے لایِک اۭں گارلِک برٛیڈ چھا پٕلین گارلِک برٛیڈ چیٹی کُس کُس چھُ ایویلیبٕل